ہیٚلو اَسلام علیکُم ٹھیٖک چھِو حظ أسۍ حظ چھِ اَسہِ حظ اوس راتھ ترٛوومُت اَتہِ فون شیرن سُہ شوٗروٕ حظ اَدٕ حظ سَلام علیکُم